ہیٚلو اسلام علیکُم تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ مےٚ اوس ہِیَر یہِ کَرُن ہِیَر کیرٮ۪ٹِن کَرُن مےٚ بوٗز تُہۍ چھُو مین چوکَس منٛز چھُو تۄہہِ سیلوٗن ہِیَر سیلوٗن تہٕ مےٚ اوس ہِیَر سِٹایِل کَرناوُن تہٕ تَمہِ خٲطرٕ اوس مےٚ ایپوایِنٛٹمٮ۪نٛٹ رَٹُن

وینٕزڈیٚے ہکیٛاہ گٔژھِتھ پاسِبُل مےٚ چھِ تھٲرٕسڈیٚے ضروٗرت تھٲرٕسڈیٚے چھُ مےٚ گژھُن أکِس جایہِ

آ تُہۍ کٔرۍزیٚو کوٗشِش ٹھیٖک چھُ ٹھیٖک چھُ او کے او کے تھینٛک یوٗ اسلام علیکُم